نہ بَیو گیس پٔلانٹ چھُنہٕ مےٚ یِتھ کٔنۍ باسان کینہہ تہٕ مےٚ وٕچھ کُنہِ جایہِ تہٕ أسۍ چھِنہٕ تیوٗتاہ اِستعمال تہِ کران کِہیٖنۍ تہِ بَیو گیس پٔلانٹس مےٚ چھِنہٕ اَمِچ علمِیت زیادٕ کِہیٖنۍ تہ